یِم اکھ زٕ دۄہ برٛونٛٹھ حظ گٔے کٲم بہٕ حظ گووُس اسلامباد تِکیٛازِ ییٚتہِ اوس سارنی حظ ٹی وی گرِ کیو ہسا دوٚپ أسۍ تہِ انو ٹی وی اکھ بہٕ ہسا گووُس اسلامباد تہٕ مےٚ وٕچھ أکِس دۄن دُکان دارن نِش مےٚ آیہِ نہٕ تِم پسنٛد کینٛہہ بہٕ حظ ووتُس بیٚیس دُکانس نِش مےٚ حظ وٕچھ تتہِ ٹی وی اکھ سُہ حظ اوس اصل ٹی وی سُہ اوس زیوٗٹھ حظ اوس ژور پھُٹ تہٕ کھجر ہسا اوسُس ترٛےٚ فُٹ بیٚیہِ ہسا گٔے کٲم مےٚ ہسا وٕچھ یہِ اوس اصل پروڈیکٹ سُہ حظ اوس اصل کمپنی تہِ سیمسنگٕچ پتہٕ ہسا گٔے کٲم مےٚ ییٚلہِ سُہ گرٕ اوٚن سُہ حظ اوس باسان سُہ چھُنہٕ کہِنۍ ٹی وی تتھ اوس قۭمتھ تہِ اصل سُہ حظ اوس پنژہ ساس یِوان حظ پتہٕ ہسا گٔے کٲم حظ ییٚلہِ سُہ اسہِ گرِ لوگ تہٕ سُہ ہسا تھوٚو اسہِ سہُ ہسا چھُ روزان لبہِ کُن اصل فیسلٹی چھِ اتھ تہٕ اسہِ لوگ سُہ تہٕ تتھ چھِ یِوان شکٕل وکٕل اصل اٮ۪چ ٹی شکٕل چھس یِوان حظ صاف بہتریٖن شکٕل چھس یِوان تتھ چھِ واریاہ خٲصیت تمہِ سۭتۍ چھِ حظ أچھ تہِ روزان بٔچِتھ بیٚیہِ چھُ سُہ لبہِ کُن روزان کھڑا حظ تِیُتھ ٹی وی چھُنہٕ مےٚ وٕچھمُت اس زندگی منٛز کٲنٛسہِ تہٕ اسہِ حظ اوٚن اصل ٹی وی رس سیمسنٛگٕکۍ اوس سُہ